مےٚ چھِ زیادٕ پہنۍ یُس مےٚ پسنٛدیٖدٕ کھٮ۪ن چٮ۪ن چھُ یُس مےٚ خوٚش کَران چھُ رَنُن تہٕ سُہ گوٚو سال یتھ وازٕ وان چھِ ونان تہٕ اَتھ منٛز چھِ واریاہ قٕسمن ہٕنٛدۍ ماز چھِ آسان اَتھ منٛز یِم مےٚ خوٚش کَران چھِ رَنٕنۍ تہٕ اَزکل چھُس بہٕ اَکہِ بیٚیہِ گَرِ یِم چیٖز رَنان تہٕ اگر بہٕ کتھ کرٕ کۅکُر چھُ مےٚ خوٚش گژھان رَنُن رِستہٕ چھُ مےٚ گژھان خوٚش رَنٕنی کباب کانتی یِم چھِ مےٚ خوٚش کَران رَنٕنی تہٕ بہٕ چھُس ہر ہمیشہِ دپان یُس یہِ کٲشُر کھٮ۪ن چٮ۪ن چھُ یہِ چھُ واریاہ زیادٕ واریاہ زیادٕ زبردست تہٕ واریاہ زیادٕ اکھ مٲنۍتَو تُہی یہِ چھِ دِوان اَکھ کٔشیٖرِ اَکھ الگ پہچان تہٕ بہٕ چھُس ہر ہمیشہِ رنان وازٕوان پنٕنس گرس منٛز تہٕ پتہٕ چھُس بہٕ یہِ لُکَن کھیٚاناوان یہِ وازٕوان تہٕ یہِ چھُ مےٚ واریاہ زیادٕ خوٚش کَران